یُس ٹیوٗر چھُ بایکہِ پٮ۪ٹھ گَژھُن گَژھان مطلب یہِ چھِ واریاہ زیادٕ اِنٹرسٹِنٛگ مَزٕدار یِوان ماننہٕ تِکیازِِکہِ یُس بایکہِ پٮ۪ٹھ اَتھ پٮ۪ٹھ چھِ اَلگٕے سکوٗن یِوان مطلب ییٚلہِ تہِ أسۍ ٮ۪ژھو أکِس بایکِنٛگ پٮ۪ٹھ بایکہِ پٮ۪ٹھ ٹٕرپ کَرنَس مطلب سُہ اَلگٕے فیٖلِنٛگ چھِ آسان أسۍ چھِ مطلب پریٚپِیر کَران کالہٕ پٮ۪ٹھے پَلو گَنٛڈا کیٚنٛہہ تہِ ییٚلہِ تہِ اَسہِ گَژھُن آسہِ بایکہِ پٮ۪ٹھ کُنہِ جایہِ اَسہِ ہَسا پَزَن مطلب کھیوٚون چیوٚن پَلو شَلو مطلب پرٛٮ۪تھ کیٚنٛہہ نیُن سۭتۍ کیٛازِکہِ وَتہِ گَژھِ نہٕ مطلب کانٛہٕن تہِ مُشکِلات اِن گَرم پَلو سُوٮ۪ٹَر وِوٮ۪ٹَر سورُے رین کوٹ کیٛازِکہِ ییٚلہِ تہِ مطلب ہُتھ کن اگر گاڑِ منٛز گَژھان چھِ اَلگ کَتھ چھِ آسان گاڑِ منٛز چھِ گژھان اِنسان گاڑِ چھِ آسان چھَت پٮ۪ٹھ مطلب روٗد ووٗد نِش بَچو مگر ییٚلہِ تہِ أسۍ مطلب یَتھ پٮ۪ٹھ گَژھو بایکہِ پٮ۪ٹھ اَتھ چھِنہٕ چھت وَتہٕ کِہیٖنۍ اَسہِ ہَسا پَزَن رین کوٹٕس تُلٕنۍ سۭتۍ گَرم پَلو تُلٕنۍ تِکیٛازِِکہِ روٗد ییٚلہِ پٮ۪وان چھِ تۭر چھِ لَگان تمہِ خٲطرٕ چھِ اَسہِ پٮ۪وان رین کوٹٕس تُلٕنۍ گَرم پَلو تُلٕنۍ زیادٕ بہتر روزِ اَگر مطلب أسۍ تُلو سۭتۍ یِم چھاتہٕ تہِ چھاتہٕ مطلب اگر اَکھ چلے بایِک بیٛاکھ تُلۍ سۭتۍ چھاتہٕ ہیٚکو بٔچِتھ روٗد نِش بیٚیہِ زیادٕ مطلب کھیوٚون چیوٚن وَتہِ چھُ بَنان کھیوٚون چیوٚن یُس جَنٛک فُڈڈٕ یِم پَز نہٕ نہٕ کھیٚنۍ کیٚنٛہہ ییٚلہِ تہِ أسۍ کُنہِ جایہِ ٹیوٗرِس گَژھو اَسہِ ہَسا پَزِ پَنُن کھیٚون چیوٚ تُلُن سۭتۍ سُہ یُس ہٮ۪لدی آسہِ ہی۪لدی آسہِ بیٚیہِ یُس مطلب ییٚمہِ سۭتۍ أسۍ بٮ۪مار ہٮ۪کو نہٕ گٔژھِتھ کِہیٖنۍ تِکیٛازِکہِ ٹیوٗرِس پٮ۪ٹھ اَگر اِنسان بِیمار گژھِ واریاہ مُشکِلات چھِ پٮ۪وان تُلٕنۍ پَتہٕ واپَس یُن اِس لے مطلب اَسہِ ہسا پَزَن تُمَے تُمَے چیٖز تُلٕنۍ یِمو سۭتۍ نہٕ اَسہِ مُشکِلات اِن وَتہِ یا کُنہِ پٮ۪ٹھ کِہیٖنۍ تہِ نَے